اہن حظ آ مےٚ چھِ واریاہ زیادٕ اِمپاٹٮ۪نٛٹ حظ لینٛڈ مارٕک حظ ٹیوٗرِسٹَن یِم زَن اٮ۪ٹریکٹ چھُ گژھان اِنڈیاہَس منٛز اَسہِ حظ چھُ بانٛڈی پوراہَس منٛز چھُ اَکھ ٹیوٗرِسٹ پٕلیسٕز یَتھ زَن وَنان چھِ وُلر لیک حظ اور چھِ نیٚبرٕ پٮ۪ٹھ حظ ٹیوٗرِسٹ یِوان حظ تِم چھِ اَتہِ گژھان حظ واریاہ زیادٕ اٮ۪ٹریکٹ چھِ تِمَن حظ گژھان تِمَن چھِ واریاہ زیادٕ اَٮ۪ٹریکشَن حظ ییٚتہِ مِلان ییٚتہِ چھِ صدٕر کورٹ پایین چھِ تَتھ وَنان تَتہِ چھِ وُلر لیک حظ تور تہِ چھِ ٹیوٗرِسٹٕس حظ واریاہ یِوان حظ تَتہِ چھُ واریاہ زیادٕ اِمپاٹٮ۪نٛٹ لینٛڈ مارٕک چھُ ییٚتہِ چھُ وُلر لیک چھُ یا بابا شُکُر دیٖنُن چھُ یا باقٕے تہِ ٹیوٗرِسٹٕس پٕلیس چھُ یِم چھِ واریاہ زیادٕ اٮ۪ٹریکٹِو کَران اِنڈیاہَس منٛز بیٚیہِ وَنہٕ بہٕ زِ باقیَن جایَن تہِ چھُ سرینگرَس مَنٛز تہِ چھُ ڈَل لیک تور تہِ چھُ واریاہ زیادٕ ٹیوٗرِسٹٕس یِوان یا زَن تہِ گُلمَرٕگ چھِ تور تہِ چھُ یِوان واریاہ زیادٕ ٹیوٗرِسٹٕس تَتہِ چھُ گَژھان تِم سٲری اٮ۪ٹریکٹِو تِمَن چھُ اَکھ اَصٕل اٮ۪ٹریکشَن مِلان بیٚیہِ حظ وَنہٕ بہٕ یُتھُے ٹیوٗرِسٹ چھِ یِوان تِم چھِنہٕ یَژھان پَتہٕ کَشمیٖر منٛز واپَس نیرُن کِہیٖنۍ تِم چھِ دَپان کَشمیٖر چھُ اَکھ جنت یہِ چھِ جنت اَکھ حظ پِرٕوٲر چھُ یہِ تِم چھِ سٮ۪ٹھاہ زیادٕ تٲریٖف حظ کَران ییٚمِکۍ واریاہ زیادٕ تٲریٖف حظ چھِ تِم کَران تِمَن چھُ سٮ۪ٹھاہ خوش لَگان کَشمیٖرَس بیٚیہِ چھُ کَشمیٖر واریاہ زیادٕ مشہوٗر جگہ جایہِ حظ یہِ اِنڈیاہَس منٛز یِوان مانٛنہٕ